ییٚتہِ چھِ بایِکَن منٛز یِوان مطلب بایِکہٕ چھِ یِوان نِنہٕ گاڑِ چھِ یِوان نِنہٕ ییٚمہِ ساتہٕ ٹِرٛپ آسہِ کَرٕنۍ سایکَل بایسِکٕل چھِ یِوان نِنہٕ کھالنہٕ یِوان مُختلِف ہیٚرِم مطلب علاقہٕ چھِ زَن ییٚتہِ یِوان کھالان تِمَن جایَن کَران سیرو تفریح کَران لُکھ سایکٕل چھِ روزان زیادٕ تَر ٹریکِنٛگ خٲطرٕ نِوان نِنہٕ مطلب سایکلِنٛگ یِوان کَرنہٕ ٹرٛیکِنٛگ یِوان کَرنہٕ تَتھ پٮ۪ٹھ مطلب تَتھ منٛز یِم زَن اِکوِپمنٹ چھِ یِوان استعمال کَرنہٕ مطلب گِیرز وِیٲرٕس یِوان سایکٕلزَن منٛز اِستعمال کَرنہٕ یُتھ تِمَن مطلب ٹرٛانَسمِشَن بَنہِ ایٖزی دۄہ کھۄتہٕ دۄہ چھِ پَتہٕ اَتھ منٛز تہِ یِوان ایٚڈوانسمنٹ مطلب سایکٕلِنٛگ منٛز تہِ آیہِ واریاہ مطلب چینجِز نہ لُکھ چھِ وۄنۍ واریاہ کَران سایکلِنٛگ آز کَل آز کَل ترٲیِکھ مطلب پویِنٛٹٕس مطلب سایکٕلِنٛگ خٲطرٕ سایکلِنٛگ خٲطرٕ ترٛیٚکھ پویِنٛٹٕز ییٚتہِ یِوان چھِ پونٛسہٕ بَرٕنہٕ پَتہٕ چھِ سایکلِنٛگ یِوان کَرُن

مُختٔلِف یِم چھِ یِوان کَرنہٕ ٹٮ۪کنیٖکٕس مُختٔلِف مطلب یِوان مطلب اَتھ منٛز سایکلِنٛگ منٛز دَب بہٕ اَکھ چیٖز کہِ اَکہِ لَتہِ گوٚو مےٚ سایکٕلَس کٲم مےٚ کھٔژُیو ٹریکِنٛگ سایکٕل گوٚو یُتھُے مےٚ وَسُن اوس ٹرٛیکِنٛگ منٛز سایکٕلِنٛگ یُتھُے ماوٹینَس اَتہِ چھَکھ ماو ماوُٹینِیَن مطلب ہِلی ایریا یِتھُے بہٕ ہِلَس کھوٚتُس واپَس یُتھٕے بہٕ وَسُن اوس نہٕ یہِ ٲسۍ نہ چَڑٲے تہٕ مےٚ ژٔلۍ اَتھ منٛز فسٹ ووت یوٗتاہ سایکٕل کہِ برٛیک ژَجہِ دۄنوٕے ژَجہِ مطلب نیٖرِتھ گٕے تِم نَٹو منٛز تہٕ ییٚلہِ نہٕ کَنٹرول گوٚو کِہیٖنۍ تہٕ مےٚ تہِ آو یَتھ سۭتۍ مطلب یُس مےٚ دٔچھُن اَتھ چھُ اَتھ آو دَب أکِس کَنہِ سۭتۍ ییٚمہِ کہِ وجہ سۭتۍ مےٚ کھوٚرِس مطلب کھوورِس اَتھَس اَتھَس آیو دَب تہٕ پَتہٕ گوٚیو مےٚ ٹیوٗنِس فیٚکچَر کھوورِس اَتھَس پَتہٕ لٲگۍ مےٚ تِم برٛیک شوٗز واپَس سُہ اوس ایٖزی مطلب سُہ چھُ سایکٕلَس چھِ ایٖزی لاگٕنۍ برٛیک شوٗز اَتھ چھِنہٕ زیادٕ اِکوپمٮ۪نٛٹ اَتھ ہٮ۪کو اَتھٕ سۭتۍ تہِ لٲگِتھ وَنۍ گوٚو ٹایِٹ کَرنہٕ خٲطرٕ چھُ مطلب ٲ زَن یِم چھِ آسان یِم اِکوِپمٮ۪نٛٹ اَمِکۍ یَتھ منٛز پٕلاس وٕلاس چھُ یِوان بیٚیہِ چھِ یِوان یِم چابہِ وابہِ ییٚمہِ کہِ وَجہ سۭتۍ ٹایِٹ تو مےٚ سُہ مطلب یہِ برٛیک شوٗز تہٕ چین چین تہِ وٕژھ مےٚ اَکہِ لَٹہِ یُتھُے بہٕ ووٚتھُس مطلب ہِلی ایریا بۄن ووٚتھُس بہٕ چین گٔے پانٕے یَلہٕ بَس تَتھ اَتھ پروسیٖجَر اَکھ تَتھ چھِ یِوان سُہ راوُنٛڈ اَکھ ٹٔرٕن نِنہٕ پیڈَلَن پَتہٕ چھِ یِوان چین کھالنہٕ واپَس اَتھ دٔنٛدرَن پٮ۪ٹھ مطلب پویِنٹَرَن پٮ۪ٹھ